وعلیکُم اسَلام تُہۍ چھِوا ایٚلیکٹرٕٛشَن اَسہِ حظ اوس موٹر ضروٗرت یُس ترٛیٚن پورَن آب آب یُس کھارِ یہِ چھُ کھارُن کۅلہِ مَنٛزٕے اچھا ترٛےٚ ہارس

قٍمَت کوٗتاہ گَژھِ وارَنٹی کوٚتام چھَس

اچھا مَطلَب اصٕل چھُ سارِوٕے کھۄتہٕ ٹاپ کُس چھُ یِم تۄہہِ چھِو نا امہِ کھۅتہٕ اصٕل قٕسٕم سارِوٕے کھۅتہٕ یُس سارِوٕے کھۅتہٕ اصٕل یُس تۄہہِ پانَس باسوٕ اچھا سُہ کھاریا مَطلَب اَگَرے نَلکہٕ سۭتی اَسہِ کھارُن مَطلَب نَلکہٕ پیٚٹھٕ اچھا مَطلَب اَگَر کیٖرٕ مَنٛز آسہِ کھارُن تہِ ہَر کُنہِ

اچھا اتھ کوٗتاہ قٍمَت گَژھِ یُس تُہۍ ووٚنمُت چھُو

اچھا تۄہہِ ہٕنٛہ تۄہہِ کَتنَس چھُو شاپ بُہوٕنۍ أسۍ چھِ نہٕ اور آمٕتۍ کیٚنٛہہ البتہٕ بیٚیہِ یِیہِ أڈۍ امیُک چھُ اصٕل چیٖز وَنان یِتھٕ پٲٹھۍ اوس ضروٗرت تہٕ

پایپ

اچھا اچھا تیٚلہِ یِمو أسۍ کٲلۍکیٚتھ یِمو أسۍ

اسہِ چلی نہٕ اچھا بِہِو خودایَس حَوال تیٚلہِ وٲتۍ أسۍ